سٲنِس ایریا ہَس مَنٛز ہَسا چھِ یِتھ کٲٹھۍ سپیشل ڈِش یہِ وازٕوان أسۍ تتھ وازٕوان سٕنٛدۍ خٲطرٕ چھِ أسۍ گَژھان پُجِس نِش أسۍ چھِ گۄڈٕ انان تَمہِ خٲطرٕ ماز تہٕ أسۍ چھِ انان أڑجہِ دار تہِ مَژھ تہِ مَژھ چھِ أسۍ بناوان تہٕ تَمہِ خٲطرٕ چھِ أسۍ تِم مَژھہِ ہنٛدۍ تَمہِ تتھ مَژھہِ چھِ أسۍ بناوان رستہٕ تہٕ تَو موٗجوب چھُ پیٚوان سۄ مَژھٕے یوت اَنٕنۍ بیٚیہِ ہَسا تتھ وازٕوانَس مَنٛز چھِ یوان رستہٕ چھِ بناوان أسۍ گۄشتاب چھ بناوان یَکھٕنۍ چھِ بناوان اَڑہانٛگُل چھِ بناوان میٚتھ چھِ بناوان بیٚیہِ ہَسا چھِ أسۍ کۄکر تھاوان بیٚیہِ ژامَن یِم چیٖز چھِ أسۍ یِتھ کٲٹھۍ بناوان زِ أسۍ چھِ گۄڈٕ بناوان ژیٹَن مژھ یتھ کَنہِ پٮ۪ٹھ بیٚیہِ چھ انان گوشہِ پٹہِ سۭتۍ تہٕ تتھ ٲں ژیٹنَس مَنٛز چھِ أسۍ ترٛاوان تتھ دالچیٖن بٕڑٕ ٲلہٕ بیٚیہِ ٹھوٗل یۄس یہِ دالچیٖن بٕڑٕ ٲلۍ چھِ یم چھِ أسۍ کَڑان مِکسَرَس یم گٔژھۍ گَژھٕنۍ مان ژٕ سۄ پھیٚکھ ہِش پَتہٕ چھِ تتھ سُہ ترٛاوان پَتہٕ چھِ ٹھوٗل ترٛاوان اَمہِ موٗجوب سُہ یوان ژیٹنہٕ بیٚیہِ چھُ گَژھان نرٕم پَتہٕ یُتھٕے أسۍ یہِ مَژھ چھِ مۄکلاوان ژیٖٹِتھ یہِ چھِ أسۍ ژھٕنان ٹَپَس أکِس بٔڑِس مَنٛز تہٕ پَتہٕ ہَسا چھِ تٔتۍ تھَس دِوان مٕر اَتھوٚو سۭتۍ یُتھٕے اَتھوٚو سۭتۍ تتھ واریاہ زیادٕ مٕر چھِ لگان تہٕ بیٚیہِ سُہ مَصالہٕ چھُ رَلَان بیٚیہِ چھُ سُہ واریاہ زیادٕ نرٕم گَژھان پَتہٕ ہَسا چھِ أسۍ تتھ رِستہٕ بناوان ہتھ ڈۄڈھ ہتھ تہٕ تھاوان چھِ أسۍ تِم أکِس ٹَپَس مَنٛز انٛد ہنہِ کُن انان چھِ أسۍ ترٛامہٕ دیٖگچہِ لاگان چھِ أسۍ دانَس پٮ۪ٹھ ترٛاوان چھِ أسۍ تتھ تیٖل سُہ تیٖل یُتھٕے یوان چھُ تہٕ تتھ ہَسا چھِ أسۍ پَتہٕ ترٛاوان تِم رستہٕ تتھ چھُنہٕ پیٚوان یہِ کاشوٕ لاگُن کیٚنٛہہ اگر تتھ أسۍ کاشوٕ لاگَوٚو تِم پھٕٹٮ۪ن تَوٕ موٗجوٗب چھُنہٕ پیٚوان تتھ کاشوٕ لاگُن کیٚنٛہہ تتھ چھُ پیٚوان ہیٛور بۄن دِنۍ یُتھٕے دۄیو اَتھو تُل سُہ دیٖگچہِ تتھ چھِ پیٚوان یِتھ کنۍ ہیٛور بۄن دیٛن تہٕ تتھۍ کٲٹھۍ چھ تتھ تٔلنۍ لگان تتھ مَصالہٕ چھِ أسۍ تتھ یِتھ کٲٹھۍ ترٛاوان أسۍ چھِ تتھ ترٛاوان نوٗن مَرژٕوانٛگَن لدٕر بٲدیان شونٛٹھ أدرکھ میٖٹھ مصالہٕ گرٕم مصالہٕ تہٕ بیٚیہِ چھِس ترٛاوان دانہِ وَل تہٕ بیٚیہِ میٚتھ یُس یہِ ہُو چھُ بٕڑ ٲلہٕ دالچیٖن سبٕز ٲلہٕ یم چھِس بہٕ گۄڈٕ مِکسَرَس کرٕنۍ یم گٔژھۍ کرٕنۍ گژھٕنۍ پوٗرٕ پھیٚکھ پَتہٕ چھِس ترٛاوان تہٕ تھاوان چھِ أسۍ یہِ أکِس سایڈَس کُن انان ہَسا چھِ أسۍ دۄدھ زومُت دۄدھ سُہ زومُت دۄدھ چھِ أسۍ یِتھ کٲٹھۍ بناوان زِ تتھ چھِ أسۍ گۄڈٕ پیٚوان زیٛورُن اَنُن سُہ زیٛورُن چھِ أسۍ انان بازرٕ مٔلۍ تہٕ گۄڈٕ چھِ أسۍ پَتہٕ چھِ أسۍ تھاوان پانٛژھ دَہ کلوٗ دۄدھ تہٕ کوڑ گۄڈٕ چھِ أسۍ سُہ دۄدھ کاران سُہ ییٚلہِ دۄدھ چھِ کاران أسۍ پَتہٕ چھُ سُہ شیٚہلان تہٕ پَتہٕ چھ أسۍ اتھ یہِ زیٛورُن ترٛاوان تہٕ سُہ چھُ آسان بَنیٛومُت سُہ زومُت یہِ زومُت دۄدھ کم از کم دَہ کلوٗ تِم دۄدھ سُہ دۄدھ چھِ أسۍ انان زومُت دۄدھ تتھ ہَسا چھ أسۍ چھونٛمپ دِوان دانہِ سۭتۍ یُتھٕے تَتھ چھونٛمپ لوٚگ سُہ پوٚس ووٚس ہیٛو کھوٚتُس تہٕ ترٛاوان چھِ أسۍ سُہ بیٚیِس دیٖگچَس مَنٛز سُہ چھُ کاڑُن پیٚوان تَتھ چھُ پیٚوان کاشوٕ تھاوُن تیٖتِس ٹایمَس مَنٛز ییٖتِس ٹایمَس نہٕ گریٚکھ کھَسہِ تہٕ یُتھٕے تتھ گریٚکھ چھِ کھَ کھَسان تہٕ پَتہٕ ہَسا چھ أسۍ یہِ ترٛاوان یمنٕے رِستَن آبہٕ بَدلہٕ تہٕ تھوان چھِ أسۍ یہِ تٔتھۍ پٮ۪ٹھ اَتھ چھِ لگان گرٛیٚکہٕ پانٛژھ شےٚ گَژھان چھِ یہِ ٲں رِستہٕ یَکھٕنۍ تیار تَمہِ پَتہٕ ہَسا چھِ أسۍ بناوان گۄشتاب أسۍ ہَسا چھِ انان بیٚیہِ مَژھ سۄ ہَسا چھِ أسۍ ژیٹان تتھ ٲں ژیٹنَس مَنٛز ہَسا چھِ أسۍ ترٛاوان بٕڑٕ ٲلہٕ دالچیٖن بیٚیہِ ٹھوٗل یُس یہِ بٕڑٕ ٲلہٕ دالچیٖن چھِ یم ہَسا چھِ أسۍ کَڑان مِکسَرَس یمن گٔژھ گَژھٕنۍ پوٗرٕ پھیٚکھ پَتہٕ ہَسا چھ تتھ سۭتۍ ترٛاوان أسی اَم ٹھوٗلَو سۭتۍ چھُ گَژھان سُہ واریاہ زیادٕ نرٕم پَتہٕ یُتھُے أسۍ یہِ مۄکلاوان چھِ ژیٖٹِتھ أسۍ ہَسا چھ یہِ ترٛاوان ٹَپَس مَنٛز بٔڑِس ٹَپَس مَنٛز پَتہٕ ہَسا چھِ اتھ تہِ دِوان تِتھے کٔنۍ مٕر یِتھ کٲٹھۍ تِمن رِستَن چھِ دِوان واریاہ زیادٕ ییٚمہِ سۭتۍ تِم نرٕم چھِ گَژھان پَتہٕ ہَسا چھ اتھ تہِ بناوان رِستہٕ ہتھ ڈۄڈھ ہتھ تھاوان ہَسا چھ یہِ ٹَپَس مَنٛز أکِس سایڈَس أسۍ ہَسا چھِ انان بیٚیہِ ترٛامہٕ دیٖگچہِ لاگان چھِ تتھ ہَسا چھِ أسۍ ترٛاوان تیٖل تَمہِ پَتہٕ ہَسا چھِس یم ترٛاوان یم رِستہٕ أسۍ ہَسا اتھ تہِ نَہ سا چھِ أسۍ لاگان کاشۄٕ کیٚنٛہہ اَمہِ موٗجوٗب زِ یِم پھٕٹیٚن تہٕ اتھ تہِ چھِ أسۍ ترٛاوان نوٗن مَصالو مَنٛز نوٗن مَرژٕوانٛگن بٲدیان لدٕر شونٛٹھ أدرَکھ دانہِ وَل میٖٹھ مَصالہٕ گرٕم مَصالہٕ دانہِ وَل یُس یہِ دالچیٖن ٲں سبٕز ٲلہٕ بڑٕ ٲلہٕ چھِ یہِ ہَسا چھِ أسۍ گۄڈٕ مِکسَرَس کَڑان پَتہٕ چھِس ترٛاوان تہٕ اتھ ہَسا چھ أسۍ ترٛاوان آبہٕ قَطرٕ قَطرٕ ییٚمہِ سۭتۍ یہِ مَصالہ وَصالہ چھُس رَلان بیٚیہِ یہِ کٹھ وٹھ نیران تہٕ تھاوان چھِ أسۍ یہِ انٛدس کُن پَتہٕ ہَسا چھِ أسۍ انان دۄدھ اومٕے دۄدھ کم از کم پانٛژھ دَہ کلوٗ یہِ ہَسا چھِ أسۍ کاران یُتھٕے اَتھ گرٛیٚکھ چھِ یِوان تہٕ ترٛاوان چھِ یمن رِستَن تہٕ بنان چھُ یہِ گۄشتاب کٲڑمِتہِ دۄدھہٕ سۭتۍ پَتہٕ ہَسا چھِ أسۍ کرن کٲم أسۍ ہَسا چھِ انان ماز تتھ ہَسا چھِ أسۍ گۄڈٕ دِوان پھٕکَر یُتھٕے تتھ پھٕکَر لوٚگ سُہ ہَسا چھِ أسۍ تھاوان ٹَپَس مَنٛز پھِرِتھ اَنٛدَس کُن أسۍ ہَسا چھِ انان ترٛامہٕ دیٖگچہِ تہٕ لاگان چھِ تیٖل یہِ ہَسا چھُ اسہِ بناوُن کۄرمہٕ اتھ ہَسا چھُ اسہِ ترٛاوُن تیٖل پَتہٕ ہَسا چھِ أسۍ کران کٲم ترٛاوان چھِس یہوے یہِ ماز دِوان چھِ اتھ اتھ چھ اتھ دِوان أسۍ لاگان کاشوٕ تہٕ دِوان چھِ اتھ تٔلِنۍ تٔلِنۍ تٔلِنۍ تٔلِنۍ بیٚیہِ چھِس ترٛاوان یمٔے مَصالہٕ اکھ چھِس ترٛاوان نوٗن بٲدیان دالچیٖن أدرَکھ میٖٹھ مَصالہٕ گرٕم مَصالہٕ دال دانہٕ وَل یُس یہِ دالچیٖن بٕڑ ٲلہٕ سبٕز ٲلہٕ چھِ یم ہَسا چھِ أسۍ کَڑان مِکسَرَس یہِ ہَسا چھِ گَژھان پھیٚکھ ہِشۍ تہٕ ترٛاوان چھِ أتھۍ یہِ اَتھ مازَس پَتہٕ ہَسا چھِ أسۍ کران کٲم تہٕ اتھ ہَسا چھُ اسہِ قۄرمہٕ بناوُن أسۍ ہَسا چھ انان تِم شملہ مَرژٕوانٛگَن تِمن ہَسا چھِ أسۍ گۄڈٕ دِوان پھٕکر یُتھٕے تِمن پھٕکَر چھُ لگان تتھ تہِ ہَسا چھُ ترٛامہٕ دیٖگچَس منٛز دوان پھٕکَر یُتھٕے پھٕکَر چھُ لگان تتھ ہسا سُہ ہسا چھ أسۍ کَڑان مِکسَرَس سُہ ہَسا چھِ أسۍ گۄڈٕ ترٛاوان مِکسَرَس کَڑان چھ سُہ تَتھ اتھ چھُ نیران سُہ گَژھان سُہ پوٗرٕ سُہ مکٕس اَتھ سُہ مصالہٕ ہیٛو سُہ چھُ بنان سُہ توٚن تتھ ہَسا چھ پَتہ کَڑان چِڑِتھ سُہ رَس تتھ ہَسا چھُ نیران سُہ کوٚش نیٚبَر سُہ چھِ ژھٕنان ترٛٲیِتھ تتھ چھُ نیران سُہ وۄزُل رس سُہ ہسا چھِ ترٛاوان أتھۍ مازَس سۭتۍ تہٕ بَنان ہَسا چھُ یہِ کوٚرمہٕ اتھ ہَسا چھِ أسۍ انان گرٛیٚکہٕ پٲنٛژھ شےٚ تہٕ بنان ہَسا چھُ ماز کۄرمہٕ پَتہٕ ہَسا چھِ أسۍ یہِ ہَسا یہِ بناوان میٚتھ أسۍ ہَسا چھِ گَژھان وارِ مَنٛز أسۍ ہَسا چھِ انان سبٕز میٚتھ سُہ چھِ أسۍ گۄڈٕ ژاران یُتھٕے أسۍ سُہ ژاران چھِ اَمہِ موٗجوٗب زِ أسۍ چھِ دَپان اتھ ما آسہِ کیٚنٛہہ لَژھہِ پھوٚل وَژھہِ پھوٚل یا ہٲنٛگِجۍ یہِ ما آسیٚس ہٲنٛگِجۍ ما آسیٚس یا لوس ووس ما آسیٚس أسۍ ہَسا چھِ یہِ ژاران پَتہٕ چھِس کَڑان گرٛایہِ زٕ ژور تہٕ تَمہِ خٲطرٕ ہَسا چھِ أسۍ انان ہیٚوان أسۍ پُجِس سُہ ڈوٚمب یُس ٲں چاروٲیِس گُپنَس چھُ آسان أنٛدٕرۍ کِنۍ سُہ ڈوٚمب چھِ تِم گۄڈٕ چھَلان پوٗرٕ أسۍ ہَسا چھِ تتھ گۄڈٕ کَڑان گرٛایہِ پٲنٛژھ شےٚ اَمہِ موٗجوٗب زِ تتھ ما آسہِ گُہہ وُہ مَنٛز تہٕ گرٛاے یُتھٕے تتھ أسۍ مۄکلاوان چھِ کٔڑِتھ پَتہٕ ہَسا چھِ تتھ دِوان أسۍ پھٕکَر واریاہ زیادٕ اَمہِ موٗجوٗب زِ تتھ چھُ آسان پٮ۪ٹھہٕ جیٚتھ ویٚتھ سۄ چھِ نیران نیٚبَر تہٕ پَتہٕ ہَسا چھِ أسۍ تتھ یُتھٕے تتھ پھٕکَر وٕکر چھُ لگان پَتہٕ ہَسا چھ أسۍ سُہ ٹَکان تتھ ہَسا چھِ کران أسۍ کٲم سُہ نیٛک نیٛک بناوان تہٕ پَتہٕ ہَسا چھِ أسۍ سُہ تھاوان اَنٛدَس کُن کُنہ بانَس وانَس مَنٛز أسۍ ہَسا چھِ یُس اسہِ میٚتھ چھِ آسان ژٲرمٕژ یہِ نیٖج یہِ ہَسا چھِ أسۍ ترٛاوان تٔلنِس تتھ ہَسا چھِ گۄڈٕ أسۍ ترٛاوان تیٖل پٮ۪ٹھہٕ ہَسا چھُس ترٛاوان یہوے میٚتھ دِوان چھِس تٔلِنۍ تٔلِنۍ بیٚیہِ ہَسا چھِس ترٛاوان یہوے یہِ ڈوٚمب سۭتۍ یُس ہَسا یہِ ٹوٚکمُت چھُ آسان اتھ ہَسا چھِ أسۍ ترٛاوان مَصالہٕ لدٕر بٲدیان مَرژٕوانٛگن نوٗن میٖٹھ مصالہٕ گرٕم مصالہٕ شونٛٹھ أدرَکھ تہٕ ترٛاوان چھِس تہٕ دِوان چھِس تٔلِنۍ تٔلنۍ بیٚیہِ چھِس ترٛاوان آبہٕ قَطرٕ کھَنٛڈ اتھ ہَسا چھِ یِوان گرٛیٚگھ اکھ تہٕ والان گَژھان ہَسا چھِ یہِ میٚتھ تیار بیٚیہِ ہَسا چھ أسۍ اتھ مَنٛز بناوان کۄکَر تِم کۄکَر ہَسا چھِ أسۍ انان کۄکَر وٲلِس نِش کۄکَر دَہ پنٛدہ تِمن ہَسا چھِ أسۍ دِوان پھٕکَر پھٕکَر چھِکھ دِوان لِدرِ آبَس مَنٛز لِدرِ آبَس مَنٛز چھِکھ اَمہِ موٗجوٗب دِوان زِ تِم ہَسا چھِ گَژھان تِم لِدٕرۍ ہی تِم چھِنہٕ روزان سفیدٕے کیٚنٛہہ تَمہِ سۭتۍ چھِ تِم گژھان اصٕل یُتھٕے تِمن پھُل ٲں لاگان چھِ أسۍ بٔڑِس دیٖگچَس مَنٛز آب تتھ ہَسا چھِ أسۍ ترٛاوان لِدرِ چَمچہِ پانٛژھ شےٚ ییٚمہِ سۭتۍ لیٛودُر آب گَژھہِ پَتہٕ ہَسا چھِ تتھ گرٛیٚکھ کھَسان پَتہٕ چھِس ترٛاوان یہوے کۄکَر یمن ہَسا چھ لگان پھٕکَر اکھ ژھَٹ چھِ یمن کھَسان تہٕ کَڑان ہَسا چھِ نیٚبَر پَتہ ہَسا چھِ تھاوان أسۍ بیٚیِس بانَس مَنٛز پھِرِتھ پَتہٕ ہَسا چھِ أسۍ لاگان دِیٖگچَس بیٚیہِ حظ ترٛامہٕ دیٖگچَس بیٚیہِ حظ یہِ ہسا یہِ تیٖل گُتُل تیٖل یتھ مَنٛز زَن تِم ٲں تَلنہٕ یِن تِم گَژھیٚن نہٕ دَزٕنۍ کیٚنٛہہ تِمن ہَسا چھُ اسہِ لگان دارا تیٖل دارا تیٖل چھِ أسۍ اَمہِ موٗجوب لاگان زِ تِم چھِنہٕ تتھ مَنٛز دَزان کیٚنٛہہ پَتہٕ ہَسا چھِ یُتھٕے تِم تَلنہٕ چھِ یِوان پَتہٕ ہَسا چھ کَڑان تِم بیٚیِس بانَس مَنٛز تہٕ تھاوان چھِ أکِس سایڈَس بیٚیہِ ہَسا چھِ أسۍ بناوان کباب کباب چھ یِتھ کٲٹھۍ بناوان زِ أسۍ ہَسا چھِ تَمہِ خٲطرٕ تہِ انان مَژھ سۄ ہَسا چھِ أسۍ ژیٹان واریاہَس ٹایمَس یُتھُے سُہ ژیٹنہٕ ویٹنہٕ آیہِ پوٗرٕ تتھ تہِ ہَسا چھِ أسۍ ترٛاوان ٲں دالچیٖن بٕڑ ٲلہٕ بیٚیہِ ہَسا چھِس ترٛاوان ٹھوٗل تَمہِ سۭتۍ ہَسا چھُ سُہ گَژھان نرٕم تہٕ یُس یہِ دالچیٖن بٕڑ ٲلہٕ چھِ یہِ ہَسا چھِ أسۍ کَڑان مَکسَرَس تہٕ اتھ چھِ بنان پھیٚکھ تہٕ پَتہٕ چھِ ترٛاوان اتھ یہِ سۭتۍ بناوان چھِ أسۍ ہَسا چھِ یہِ ترٛاوان یہِ تہِ چھِ أسۍ ترٛاوان ٹَپَس مَنز بٔڑِس ٹَپَس مَنٛز پَتہٕ ہَسا چھِ کران کٲم تتھ تہِ چھِ دِوان أسۍ مٕر واریاہَس ٹایمَس لگ بھگ پانٛژَن دَہَن مِنٹَن ییٚمہِ سۭتۍ یہِ نرٕم گَژھہِ بیٚیہِ گَژھیٚس روزیٚس نہٕ ماز پھوٚل واز پھوٚل کُنہ جایہِ پَتہٕ ہَسا چھِ أسۍ کران یتُھٕے کٲم باسان چھُ یہِ چھُ گوٚو وۄنۍ ٹھیٖک پَتہٕ ہَسا چھِ آسان انان أسۍ شِشتٕرو سیٖکھ پانٛژھ شےٚ تِمَن ہَسا چھِ أسۍ کران کٲم تِمن ہَسا چھِ أسۍ یہِ لاگان یہِ ماز یُس اسہِ یہِ ژیٛوٹمُت چھُ آسان تتھ ہَسا چھِ أسۍ تھاوان مَنزَس گیپ پٲن تہٕ تتھ چھِ أسۍ لاگان پانٛژَن شیٚن جاین ماز ژوروٕے سایڈو تتھ چھِ أسۍ تھاوان مَنٛزَس گیپ گیپ چھِ أسۍ تھاوان اَمہِ موٗجوٗب زِ تتھ یٔژ مان ژٕ ژورَن شٲین چھِ تتھ اَتھ لگَان ہُو ماز تِم چھِ بنان ژور ژور رِستہٕ پتہٕ ہَسا چھِ أسۍ یِم انان بیٛاکھ سیٖکھ تتھ تہِ ہَسا چھ أسۍ لاگَان ژورَن جاین ماز ژۄشؤیی سایڈو مَنزَس تھاوان گیپ گیپ چھِس تھاوان اَمہِ موٗجوٗب زِ اتھ نیریٚن ٲں ژور ژور رِستہٕ نیٚبر انان چھِ أسۍ بیٛاکھ سیٖکھ تتھ تہِ ہَسا چھِ أسۍ لاگان ژورو سایڈو یہِ ماز تہٕ مَنزَس چھِس تھاوان گیپ تہٕ لاگان چھِ أسۍ یہِ پانٛژَن شیٚن پَتہٕ ہَسا چھِ أسۍ یِم گۄڈٕ بٕزان نارَس پٮ۪ٹھ ترٛاوان یِم سیٖکھ تٔتھۍ پٮ۪ٹھ یُتھٕے یِم بٕزنہٕ چھِ یِوان پَتہٕ ہَسا چھِ أسۍ یِم کران کٲم تھاوان اَنٛدَس کُنَن ییٖتِس کالَس یم شیٚہلان چھِ یِم سیٖکھ أسۍ ہَسا چھِ کران کٲم أسۍ ہَسا چھِ بیٚیہِ سایڈٕ لاگَان ترٛامو دیٖگچہِ تتھ ہَسا چھِ أسۍ ترٛاوان تیٖل تیٖل چھِس ترٛاوان گُتُل یتھ مَنٛز یِم کباب یِن تَلنہٕ بیٚیہِ رَننہٕ پَتہٕ ہَسا چھُ یِوان یہِ تیٖل أسۍ ہَسا چھ تیٖتِس ٹایمَس چھِ آسان یِم سیٖکھ شیٚہلیمٕتۍ پَتہٕ ہَسا چھِ کَڑان اَمہِ مَنٛز یِم نیٚبَر اتھ ہَسا چھ أکِس أکِس سیٖکَس مَنٛز آسان پانٛژھ پانٛژھ کباب أسۍ ہَسا چھِ کَڑان یِم کباب نیٚبر کم از کم چھِ أسۍ بناوان ٲں پَنٛژاہ شیٹھ کباب أسۍ ہَسا چھِ پَتہٕ ترٛاوان یم تِلَس پٮ۪ٹھ تٔلنِس تہٕ پَتہٕ ہَسا چھِس ترٛاوان مَصالو مَنٛز نوٗن چھِس ترٛاوان بٲدیان چھِس ترٛاوان أدرَکھ چھِس ترٛاوان میٖٹھ مصالہٕ چھِس ترٛاوان گرٕم مَصالہٕ چھِس ترٛاوان بٲدیان لدٕر مَرژٕوانٛگن تہٕ دِوان چھِس تٔلنۍ تٔلنۍ تہٕ پَتہٕ ہَسا چھِس کران کٲم ترٛاوان چھِس آبہٕ قَطرٕ ہیٚو ییٚمہِ سۭتۍ یمن گرٛیٚکہٕ پانٛژھ شےٚ لگان تہٕ نوٗن انٛدر اَژیٚکھ گرٛیٚکھ ہَسا چھِ کھَسان تہٕ بَنیٛو یہِ رِستہٕ تہِ یہوے ہَسا چھُ سٲنِس گامَس مَنٛز سپیشَل ڈِش